ہیٚلو السلام علیکُم مےٚ حظ تُہٕنٛدِ ریسٹورنٛٹ پؠٹھٕ کوٚرمُت فُڈ یہِ اَزر غذا کوٚرمُت آرڈر مگر یہِ چھُنہٕ اَصلٕے نہٕ مےٚ کَرے تُہٕنٛدِ ریسٹورنٛٹ پٮ۪ٹھٕ رِستہٕ کَرے مےٚ اَمہِ پٮ۪ٹھ آرڈَر مگر یِمن چھُنہٕ ٹوٹَل کِہیٖنٛۍ مَز مَزٕ یہِ چھُ باسان ژھٔری آب رٔنِتھ بیٚیہِ یِم رِستہٕ چھِ یِمَن چھُنہٕ یِم چھِ ٹوٹَل یِم چھِ رَننٕے زَن یِمَن چھُ ماز یہِ چھُ نیٛوٗلٕے یِمَن منٛز ماز اَتھ چھُنہٕ کِہیٖنٛۍ ٹوٹَل مَزٕ کِہیٖنٛۍ تہِ نہٕ بہٕ چھَس سبا بہٕ کَرٕہا یہِ آرڈَر واپَس تِکیٛاز تَتھ چھُنہٕ ٹوٹَل مَزٕ کِہیٖنٛۍ تہِ نہٕ مےٚ یی یوٚژھمُت اوس بہٕ ٲسٕس دپان اَتھ آسہِ واریاہ اَصٕل مگر اَتھ چھُ نہٕ ٹوٹَل کِہیٖنٛۍ مَزٕ تہٕ تَوے چھَس بہٕ یژھان وۄنۍ بہٕ چھَس دپان بہٕ کَرٕہا یہِ آرڈَر واپَس تاکہِ مےٚ میلہٕ ہَن پَنٕنۍ پۅنٛسہٕ واپس بہٕ کَرٕہا بدل کُنہِ جایہِ تیٚلہِ یہِ آرڈَر تِکیٛازِ اَتھ چھُنہٕ کِہیٖنٛۍ ٹوٹَل یہِ چھُ فضوٗل گژھان اَمہِ سۭتۍ گژھِ بٔلۍ میادٕ خراب اَمہِ سۭتۍ گژھن بٔلۍ پرٛابلِمہٕ یہِ روِزِ نیٛوٗلٕے پَتہٕ یہِ کیٛاہ یہِ روز شرٛپنے اَمہِ سۭتۍ کیٛاہ گژھِ پَتہٕ اِسلیے کرے مےٚ کٲم ایکپٮ۪کچر اٮ۪کٕسپٮ۪کٹیشَن تۅہہِ پٮ۪ٹھ تھٲومٕژ کہِ مےٚ ٲس نہٕ یہِ اُمید تۅہہِ پٮ۪ٹھ کیٚنٛہہ تُہۍ دِیِو یوٗتاہ غلط آرڈَر یُس اَسہِ تۅہہِ آرڈر دیُتمُت یُس اَسہِ تۄہہِ یہِ کوٚرمُت اوس تُہٕنٛدِ پٮ۪ٹھ آرڈَر مگر یہِ دیُتوٕ تۄہہِ واریاہ غلط اَسہِ تہٕ اگر تُہۍ باقِین سۭتۍ تہِ چھُو یِہَے نا اِنصٲفی کَران تۄہہِ پزیو نہٕ یہِ کَرُن کِہیٖنٛۍ تہِ نہٕ اِنسان اگر اُمید کَرِ تُہۍ سوٗزِو اَصٕل آرڈَر تُہۍ تہٕ اَسہِ کوٚر تُہٕنٛدِ پٮ۪ٹھ آرڈَر مگر تۄہہِ پزیو نہٕ یوٗتاہ غلط قدم تُلُن کِہیٖنٛۍ تۄہہِ چھُو اَسہِ نیٖلی رِستہٕ سوٗزمٕتۍ یور اَمہِ سۭتۍ گژھِ اِنسان واریاہ زیادٕ بٮ۪مار اَمہِ سۭتۍ گژھِ اِسانَس تیٖژاہ پرٛابلِم وۅنۍ کیٛاہ فٲیِدٕ چھُ اَسہِ یِم أسۍ کَرو پۅنٛسہٕ تہِ ضایہِ أسۍ کھٮ۪مو یِم رِستہٕ اسی لیے کٔرِتھ چھَس بہٕ ونان اَتھ چھُنہٕ ٹوَٹل کِہیٖنٛۍ مزٕ تہٕ مےٚ دِیِو تُہۍ پنٕںۍ پۅنٛسہٕ واپس بہٕ چھَس یژھان بہٕ سوزٕ ہا یہِ آرڈَر تہِ واپس یورٕ تُہۍ مہِٕ دِیِو مےٚ یہِ آرڈَر کِہیٖنٛۍ تہِ نہٕ اَوے چھَس بہٕ وَنان بہٕ کَرٕہا یہِ واپَس تاکہِ تُہۍ تہِ دِیِو مےٚ پَنٕنۍ پۅنٛسہٕ واپَس تاکہِ بہٕ ہیٚکہٕ بَدل کُنہِ جایہِ پَنُن آرڈَر کٔرِتھ تَمی موٗجوٗب چھَس بہٕ وَنان باقیَن تہِ اگر تُہۍ باقیَن خٲطرٕ تہِ چھُ یی دِوان تِمَن مہٕ ٲسِو یِم دوان یِم مٔکٕرۍ رِستہٕ کِہیٖنٛۍ تہِ نہٕ یا باقٕے کھٮ۪ن تیٚلہِ آسہِ تُہٕنٛدِ پٮ۪ٹھ باقے کھٮ۪ن یُس آسہِ سُہ تہِ آسہِ واریاہ زیادٕ مۅکُر اَدٕ مےٚ ٲس واریاہ اُمید تُہۍ تھٲیِو اَصٕل مگر تۄہہِ چھُنہٕ کِہیٖنٛۍ تھوٚومُت اَتھ چھُنہٕ ٹوٹَل کِہیٖنٛۍ مَزٕ وۅنۍ سوزٕ بہٕ یِم وُنی واپَس تاکہِ تُہۍ تہِ دِیِو مےٚ پَنٕنۍ پۅنٛسہٕ دیٖزیٚو واپَس تاکہِ بہٕ کَرٕ بدل کُنہِ جایہِ آرڈَر